ژھرٛانٛٹھ ہیٚچھنٕکۍ چھِ واریاہ فٲیدٕ گۄڈٕچی کَتھ اَمیُٚک ہیلتھَس پٮ۪ٹھ پنٛنِس سٲنِس یَتھ صحتَس پٮ۪ٹھ چھِ اَکھ اثرات پٮ۪وان ییِمہِ سۭتۍ أسۍ فِٹ چھِ ہٮ۪کان روٗزِتھ سٲنۍ فِٹنٮ۪س چھِ بَرقَرار روزان دۄیِم چیٖز اَمہِ سۭتۍ چھِ ہٮ۪کان پَنُن یہِ شَہہ کَنٹرٛول کٔرِتھ اگر أسۍ آبَس تَل تہِ وَسو أسۍ چھِ ہٮ۪کان کٲم أسۍ چھِ ژھرٛانٛٹھ وایان آبَس تَلٕے ہیوٚر کُن چھِ أسۍ چھِ ہٮ۪کان پںُن شَہہ تہِ کَنٹرٛول کٔرِتھ مطلب پںٛنِس صحتہٕ اَتھَس منٛز تھٲوِتھ اَمِکۍ چھِ واریاہ فٲیِدٕ سِومِنٛگ فٲیدٕ اگر کُنہِ جاے اِنسان اگر کُنہِ جاے آب آسہِ پَتہٕ آسہِ اِنسان بیٛاکھ نَفَر آسہِ منٛز تَتھ منٛز پھَٹان سُہ بیٛاکھ اَکھ نَفَر ییٚمِس ییٚمِس ژھرٛانٛٹھ آسہِ تَگان یہِ ہَسا ہیٚکہِ تٔمِس کھٲلِتھ یہِ ہَسا ہیٚکہِ تٔمِس تَتہِ بَچٲوِتھ بیٚیہِ ہَسا چھِ اَمِچ فِٹنَس ہَسا چھِ اِنسانَس روزان بَرقَرار اِنسان ہَسا چھِ فِٹ روزان أمِس ہَسا چھِ نَرٮ۪ن زَنٛگَن اَصٕل پٲٹھۍ واش نیران بیٚیہِ ہَسا چھِ أمۍ سُنٛد صحت تہِ روزان ٹھیٖک ہیلٕپ چھِ کَران یہِ سون یہِ ہَسا چھِ مَدد دِوان سون یُس ہَسا یہِ شَہہ کھالُن تہٕ والُن چھُ آسان اَتھ منٛز ہَسا چھِ یہِ واریاہ مَدد دِوان